مےٚ نِش چھُ اَکھ یہِ فیورِٹ اَکھ قٕسم ویو حظ یُتھ زَن بہٕ اَوُٹ سایڈ اِنڈیا واتہ مےٚ نِش چھُ اکھ قٕسمٕکۍ اَکھ ٹیلنٹ حظ بہٕ چھَس یُس زَن ییٚلہِ لُکھ چھِ گَژھان زَن جَہازَن منٛز باقٕیَن اَوُٹ سایِڈ کَنٹرٛی چھُ گَژھان دُبے چھُ گَژھان یا بیٚکیٚن باقٕے یوٗ ایس اے یا باقٕیَن نیپال بَنٛگلادیش یا باقیَن کَنٹریٖزَن منٛز چھُ گَژھان مےٚ چھُ اَکھ ٹرینٛڈ اَکھ حظ اَکھ ایٚکٕسپیٖریَنٕس چھِ مےٚ اَکھ یِم تم یِم چھِ نہ حظ تٕم لاگان تم ٹرٛاولِنٛگ شوٗز چھِ نہ حظ لاگان یُس زَن سُہ پَکان چھُ سُہ پانے یا یُس تیز چھُ پَکان تٔتھی پٮ۪ٹھ سُے اَکھ ایٚکٕسپیٖریَنس حظ چھُ مےٚ سُہ چھُ سُہ ٹرٛاولِنٛگ بوٗٹھ آسان واریاہ اَصٕل حظ تَتھ پٮ۪ٹھ یُِتھُے تَتھ بیٚیہِ چھِ تَتھ تم آسان تم تھمب زٕ حظ اَتھَن کٮ۪تھ رَٹن تٔتھی چھُ آسان یورٕ دیُن تھوڑا دَگ دَگ سُہ چھُ پَکان تیز حظ سُہ چھُ واریاہ اَکھ بٔڑ بار ایکٕسپیٖریَننٕس مےٚ حظ یا زَن باقٕے یِم زَن لُکھ چھِ تٕم تہِ ہٮ۪کَن تِتھٕے کٲٹھۍ حظ سُہ ایٚکٕسپیٖریَنٕس سُہ ہٮ۪کَن سُہ ٹرینِنٛگ مےٚ نِش رٔٹِتھ تہٕ تِتھ کٲٹھۍ تہِ چھُ واتان جلدی حظ سُہ چھِ تَتھ جہازس سپیٖڈ حظ سُہ تہِ چھُ واریاہ اَصٕل حظ